گریٚٹَر کَشمیٖر چھِ مےٚ فٮ۪ورِٹ یہِ کیٛازِ کہِ گریٚٹَر کَشمیٖرَس منٛز چھِ آسان اِنٛگلِش پٲٹھۍ لیٚکھِتھ تمہِ سۭتۍ چھِ أسۍ اِنٛگلِش پَرُن ہیٚچھان بیٚیہِ چھِ تَتھ منٛز ریٖسٮ۪نٛٹ کَرَنٹ اٮ۪فیٲرٕس آسان یا اَسہِ چھِ نِوٕز واتان ہَر کُنہِ قوٗنٕچ نِوٕز چھِ اَسہِ تھرٛوٗ گریٚٹَر کَشمیٖر واتان تمہِ وَغٲر چھِ أسۍ گریٚٹَر کَشمیٖرَس پٮ۪ٹھ اگر کانٛہہ تہِ نوٹِفِکیٚشَن آسہِ رِگاڈِنٛگ رِزَلٹہٕ یا اٮ۪گزامَن مُتعلِق یا فارمَن مُتعلِق سُہ چھُ اَسہِ اِنفارمیٚشَن مِلان گریٚٹَر کَشمیٖر تھرٛوٗ یا گریٚٹَر کَشمیٖر تھرٛوٗ چھِ اَسہِ امہِ وغٲر بیٚیہِ تہِ یِم چیٖز اِنفارمیٚشَن نیران کَتھ جایہِ کیٛاہ گوٚو آز کیٛاہ گوٚو دُنیاہَس منٛز یعنی کیٚنٛہہ ہُندوستانَس منٛز کَتھ کوٗنس منٛز کیٛاہ گوٚو سُہ چھُ اَسہِ گریٚٹر کشمیٖر تھروٗ پَتہ لگان